مےٚ حظ چھِ مطلب واریاہ یِم مےٚ یاد چھِ قٕصہٕ یِم بَچپَنَس منٛز چھِ گٔمٕتۍ تِمو منٛز چھِ اَکھ اَہم قٕصہٕ یُس یہِ چھُ اَکہِ دۄہ اوس یَتھ دُکانَس أکِس منٛز کھوٗپرٕ تھٲیِتھ تہٕ أسۍ ٲسۍ لۄکٕٹۍ لۄکٕٹۍ شُرۍ زٕ ترٛےٚ تہٕ مےٚ آسہٕ مےٚ مطلب ہمساے کوٗر اَکھ ٲس بہٕ ٲسٕس اَسہِ پے شَٹلہٕ تٔلۍ دِژ اَسہِ نظر اَسہِ پے نَظر تہٕ اَسہِ اوٚن سُہ لوٗر اَکھ أنۍ زٲوجی زیٖٹھ پَہمَتھ تہٕ وارٕ وارٕ وارٕ وارٕ ترٚوو سُہ اَسہِ شَٹلہِ مٔنٛزۍ اَندَر تہٕ اوٚن سُہ کھپوٗرٕ ڈُل کٔڑتھ تَتھ اوس زہر ترٛٲیتھ سۭتۍ مگر اَسہِ ٲس نہٕ پَے کیٚنٛہہ تَتھ چھِ اوسمُت گَگر دَوا تہِ سۭتۍ تہٕ اَسہِ یُتھُے سُہ کوٚڑ تہٕ کھیوٚو مگر شُکر اللہ تعالیٰ ہَس کُن اَسہِ تہِ روٗد نہٕ یہِ ماینٛڈَس منٛز کِہیٖنۍ اَسہِ مہ اوس زَہر وہر کیٚنٛہہ تہٕ مگر بَچے تَمہِ سۭتۍ گٔے نہٕ پرٛابلِم کیٚنٛہہ تھوڑا باسیو اڑٮ۪ن گڈبَڈ اُلٹی وُلٹی ہِش تہٕ مگر تیٚلہِ تہِ گٔے نہٕ تَمہِ سۭتۍ پرٛابلِم کیٚنٛہہ شُکُر رۄبَس کُن پَتہٕ روٗد ٹھیٖک سورُے تہٕ یہِ چھِ اَکھ مٮ۪موری یۄس یاد چھِ تہٕ بیٛاکھ اَکھ کَتھ چھِ أسۍ ٲسۍ یِتھَے پٲٹھۍ لۄکٹی ٲسۍ تہٕ اَکھ بہٕ اوس دُکاندار تٔمِس اوس نہٕ بِچٲرِس زیادٕ أتھۍ یِوان کِہیٖنۍ تہٕ أسۍ ٲسۍ دِوان کران کٲم أسۍ ٲسۍ تٔمِس یہِ ہٮ۪وان مِٹھٲے وِٹھٲے کیٚنٛہہ یورٕ ٲسِس نَقلی کیٚنٛہہ پونٛسہٕ دِوان نقلی وُہ رۄپیُن اوٚن اَکہِ دۄہ تہٕ سُہ تٔمِس اوس نہٕ أتھی یِوان بِچٲرِس تٔمۍ روٚٹ تورٕ دیُتُن مِٹھاے لِفاف تہٕ یِتھَے پٲٹھۍ کُنہِ کُنہِ ساتہٕ اَگرَے باسان اوس تہٕ أسۍ ٲسۍ پَتہٕ نِوان تٔمِس ژوٗرِ ژوٗرِ سُہ یہِ گَرِکٮ۪ن ژوٗرِ ژوٗرِ ٲسۍ گژھان نِوان ٲسِس یہِ وُہ رۄپیُن نَقلی یا دہ رۄپیُن نقلی ٲسۍ یِوان عیٖز دۄہ کُنہِ منٛز چھِ لاٹری واٹری منٛز ٲسۍ کَڑان تہٕ پَتہٕ ٲس دِوان تٔمۍسٕے تورٕ ٲسِس ہٮ۪وان اَصلی کیٚنٛہہ چیٖز مِٹھٲے ہٮ۪مہٕ ہَس یا چاکلیٹ ہٮ۪مہٕ ہا زیادٕ تر ٲسِس یِمَے مٹھٲے یا کیٚنٛہہ ہٮ۪وان کرٕ پھٔلۍ وَرٕ پھٔلۍ کیٚنٛہہ ٲسِس ہٮ۪وان تہٕ بیٚیہِ چھِ بیٛاکھ اَکھ مےٚ یاد یُس واریاہ لۄکٕٹۍ ٲسۍ أسۍ اَسہِ اوس بوٗزمُت یِم ژوٗنٛٹھۍ چھِ آسان تہٕ اَتھ چھِ یِم چھِ اَصلی کھادِ ہِنٛز کٲم کَران یِمَن باغَن منٛز اَسہِ کٔر کٲم اَسہِ أنۍ سٲرۍسٕے باغَس ژوٗنٛٹھۍ ؤٹِتھ کھوٚن لۄکُٹ کھۄڑ اَسہِ دوٚپ أسۍ تھاوو ہَردٕ یِم ۂتۍمٕتۍ ژوٗنٛٹھۍ اَتھ منٛز أسۍ یِمو سونٛتہٕ کالہِ اَسہِ آسہِ کھادِ ہُنٛد کھۄڑ بنیومُت اَتٮ۪ن تہٕ أسۍ ٲسۍ پیٛاران تہٕ بیٚیہِ ؤرۍ سونٛتہٕ کالہِ تام ٲسۍ بیٚیہِ رَژھ بٔڑۍ گٔمٕتۍ سُہ گوٚو مٔشتٕے تہٕ ہُہ روٗز یاد کہِ یہِ کَریو اَسہِ اَکہِ دۄہ تہٕ اَسہِ باسیو شاید چھِ یہِ پوٚزُے تہٕ شاید بَنَن اَتھ کھادِ پھٔلۍ پٔزی پٲٹھۍ أسۍ اَنو یِتھَے پٲٹھۍ تہٕ وۄنۍ یُتھ یہِ کھاد چھٔکرٲیِتھ روزِ تہٕ یُتھ روزِ أکۍسٕے کھۄڑَس منٛز جمع پَتہٕ یِمو أسۍ سونٛتہٕ کٲلۍ تہٕ نِمو تہٕ ترٛاوو کُلٮ۪ن تہٕ یِم حظ چھِ کیٚنٛہہ اَہم مطلب یاد یہِ مٮ۪موری کیٚنٛہہ یِم بَچپَنَس منٛز کٔرۍمٕتۍ چھِ یِم واقع تہٕ یِم چھِ وٕنہِ تہِ یاد تہٕ یہِ چھِ آسان بَچپَنکٕۍ کیٚنٛہہ تِم چیٖز تَمہِ دۄہ چھِ آسان شُرۍ لٲزِی تہِ اِنسانَس تہِ چھَنہٕ پَے آسان کیٚنٛہہ کیٛاہ چھُ ٹھیٖک کیٛاہ چھُنہٕ غلط تہٕ بیٚیہِ چھِ آسان اِنسانَس ماسوٗمیت اَکہِ قٕسمٕچ سۄ پتہٕ چھُ گژھان وارٕ وارٕ وارٕ وارٕ بوٚڈ اِنسان تہٕ پَتہٕ چھِ تھوڑا ریشنَل ویشنَل بَنان ریٖزَن ویٖزَن لاگان ژھانٛڈٕنۍ تہٕ باقٕے شُکریہ